مےٚ چھُ پنٛنِس سکوٗلَس منٛز واریاہ پھِرِ ڈرٛایِنٛگ کامپِٹِشَن منٛزَن پاٹِسِپیٹ کوٚرمُت مےٚ چھُ واریاہ پَسنٛد یِوان مےٚ چھُ پَسَنٛد ییٚمہِ سۭتۍ چھُ سون دِماغ کھُلان فرٛٮ۪ش فیٖل گژھان